بہٕ حظ چھس یہِ مےٚ حظ چھُ واریاہ زیادٕ شوق پارک بناونٕچ بہٕ چھس واریاہ پارَک آنگنَس مَنٛز بناوان مےٚ چھِ اصل پارک بنٲومٕژ پَتہٕ چھس بہٕ قٕسمٕ وار پوش اَنان یہِ پوشَن ہٕندۍ ناو تہِ چھِ مےٚ یاد یہِ کَلہٕ وِیوٚٹھ چھُ آسان جافران چھُ آسان پٔنزِن چھُ آسان یِم حظ چھس بہٕ یِمن پَننٮ۪ن یِمن پوشہٕ چمنَن منٛز وَوان پَتہٕ گملَن منٛز وَوان پَتہٕ چھس بہٕ یِم تھاوان مطلب یِمن سَگ وَگ دِوان مےٚ چھُ واریاہ شوق یِم پوشہِ پارکہِ پَنٕنۍ پارک سجاونہٕ خٲطرٕ پَنُن یہِ گاڈن مطلب آںگُن واریاہ سجاونہٕ خٲطرٕ بہٕ حظ چھس یہِ سجاوان اَمہِ موٗجوٗب مےٚ چھِ خۄش کَران مےٚ چھُ واریاہ شوق گَژھان یہِ پارکہٕ بناوُن یہِ آنگُن سجاونہٕ خٲطرٕ واریاہ رَنگ برٔنگی پوش چھس بہٕ اَتھ لاگان گۄلاب پوش چھِ اَتھ منٛز اَتھ منٛز چھِ واریاہ گُنڑی چھِ اَتھ منٛز اَتھ منٛز چھِ کَلہٕ وِیوٚٹھ چھِ اَتھ منٛز اَتھ منٛز حظ چھُ بیاکھ چھُ یِوان بیاکھ پوش ناو چھُ یِوان پٔنزیٖن چھُ یِوان سُہ تہِ چھس بہٕ اَنان جافُر چھُ بیاکھ پوش سُہ تہِ چھِ اَنان بیاکھ حظ چھُ بیاکھ پوش چھُ تَتھ حظ چھِ وَنان ہَمیشہِ بہار سُہ تہِ حظ چھِ أسۍ لاگان سُہ تہِ چھُ مےٚ خۄش کَران بیٚیہِ حظ چھِ گَملہٕ پوش کیٚنٛہہ آسان تِم تہِ چھس بہٕ اَنان تِم تہِ چھس بہٕ واریاہ سَجاوان مےٚ چھُ واریاہ شوق یِم پوش گٔژھٕس بہٕ سجاوٕنۍ پارک گٔژھ مےٚ واریاہ صُبحن شامَن سَگ دِوان تِمَن چھِ گُڑٲے وُڑٲے کَران خۄش چھِ مےٚ گَژھان یہِ پارَک سَجاوٕنۍ مےٚ چھِ پانَس واریاہ خۄش گَژھان اَتھ پارَک سجاونَس منٛز اَتھ منٛز بیٚہنَس مَنٛزاَتھ منٛز کَرہا بہٕ اصل اصل یہِ پارک تھاوہن بہٕ واریاہ شوٗب دار واریاہ بیٚیہِ چھس بہٕ کُنہِ تہِ جایہِ تہِ بوزہا بہٕ پوشُک ناو یہِ گٔژھٕس بہٕ اَنٕنۍ پَننہِ پارکہِ منٛز سجاوٕنۍ گۄلاب پوش چھُ یوسمان چھُ یوسمان تھٔر چھِ بیٚیہِ چھِ واریاہ پوش گُلہِ آختاب چھُ یہِ حظ چھُ گُلہِ آختاب چھُ یہِ حظ بیاکھ حظ چھُ یہِ بیاکھ ہَمیشہِ بہار چھُ پٔنزیٖن چھُ گُنڑی چھُ کَلہٕ وِیوٚٹھ چھُ یِمَن پوشَن ہُند ناو حظ چھُ مےٚ یاد واریاہ پوشہِ قٕسم حظ چھِ مےٚ أنۍ مٕتۍ بہٕ حظ وٕچھٕ کُنہِ پارکہِ ما پوش مےٚ حظ گوٚژھ یہِ پَننِس آنگنَس منٛز آسُن بہٕ چھس شجاو مےٚ چھُ واریاہ شوق یہِ پوش یہِ دَرٛمُن یہِ پارک یہِ سجاونہٕ خٲظرٕ اَگر حظ بہٕ کُنہِ جایہِ گَژھٕ تہِ ماسہِ ہُنٛد مالِیُن یا کُنہِ جایہِ تہِ أکِس دۄن دۄہن بہٕ حظ چھس ہمساین وَنان مےٚ دِی زیو یِمو اَتھ پوشہِ اَتھ پارکہِ دی زیو مےٚ سَگ یہِ پارک میانہِ تھٲے زیو واریاہ اصل گٔژھ مےٚ یہِ روزٕنۍ یہِ گَژھِ مےٚ واریاہ خوٗبصورت یہِ پارَک بَنٕنۍ واریاہ مےٚ بہٕ حظ چھس گَملَن منٛز تہِ رُوان پَننہِ چَھتَس پٮ۪ٹھ تہِ یا بالکٔنی چھِ یہِ چھِ آسان کیٚنٛہہ وَرَنڑا وَرَنڑا اَتھ پٮ۪ٹھ تہِ چھس بہٕ سامان مےٚ حظ چھُ واریاہ خۄش کَران یہِ پارک سَجاوٕنۍ خۄش کَران مےٚ حظ چھُ صُبحس شامن دِل گَژھان خۄش بہٕ دِمہٕ پا پارکہِ سَگ بہٕ بناوہا یہِ پوشہِ چَمَن مےٚ گوٚژھ یہِ پوشہِ چَمَن پھۄلُن تہٕ پھۄلُن مےٚ حظ چھُ خۄش گَژھان یہِ پوش نِہٲلۍ سجاوٕنۍ اَتھ منٛز بِہُن اَتھ منٛز یہِ مطلب واریاہ خۄش کَران بہٕ حظ چھس روزان دِل خۄش دۄہس چھس بہٕ أتھۍ سۭتۍ لَگان أتھۍ پارک بناونہٕ خٲطرٕ سجاونہٕ خٲطرٕ یہِ سنوارنہٕ خٲطرٕ مےٚ حظ چھِ خۄش واریاہ کیٚنٛہہ گَژھان یہِ پارک کَرہا بہٕ ٹھیٖک یہِ تھاوہا بہٕ اصل پٲٹھۍ بیٚیہِ حظ چھُ مےٚ خۄش گَژھان ہَمسایں ہُنٛد اَتہِ وٕچھِ ہا بہٕ پوشہٕ قٕسما یہِ لاگہٕ ہا بہٕ پَننِس چَمنس منٛز چَمن گوٚژھ مےٚ واریاہ سُندر باسُن اگر بیاکھ ہمسایہِ تہِ یی ہا وَنہِ ہا واریاہ یہِ پوش چھُ اصل یہِ پوش چھُ أمۍ سَجومُت یہِ چھُ سمجومُت أمۍ یہِ چھُ واریاہ اصل بَنومُت أمۍ یہِ باغ چھُ اصل سَجومُت أمۍ اَتھ چھُ مےٚ خۄش کَران صُبحَن شامَن سَگ دِیُن یہِ فٕلہِ مطلب اَتھ یہِ گُڑٲے کَرٕنۍ سجاوٕنۍ یہِ گۄلاب تھٔر لاگٕنۍ یا یہِ گُنڑی پوش لاگُن اَتھ کِتھ کٔنۍ چھِ سجاوٕنۍ کِتھ کٔنۍ چھِ سمبالُن اَتھ کِتھ کٔنۍ گٔژھ یہِ مطلب پھَلُن پھۄلُن گوٚژھ یہِ یہِ گوٚژھ اصل آسُن یہِ گۄلاب پوش یہِ گوٚژھ مطلب واریاہ شو دِیُن یا گُلہِ آختاب چھُ یہِ گوٚژھ واریاہ اصل آسُن یہِ گوٚژھ مطلب صیحت مَند آسُن یہِ گوٚژھ مطلب یہِ گَژِھِ نہٕ باسُن سُہ مُرجومُت یِمَن گوٚژھ سَگ واتُن اَتھ گٔژھ کھاد واتٕنۍ اَتھ گوٚژھ ہرکانہہ چیٖز واتٕنۍ مطلب مےٚ چھِ خۄش کَران اَمِچ دیکھ بال کَرٕنۍ پوش گوٚژھ مےٚ اصل مےٚ چھُ واریاہ شوق میٲنۍ پارک گٔژھ آسٕنۍ ساروی کھۄتہٕ ٹھیٖک ساروی کھۄتہٕ اَصل اصل پارک گٔژھ مےٚ ساروی کھۄتہٕ آسٕنۍ مےٚ گٔژھ مطلب کٲشِر پٲٹھۍ یا ہُہ چھُ جافُر چھُ سُہ چھُ اصل پوش سُہ تہِ چھُ مےٚ گَژھان خۄش لاگُن تَم گٔژھ تَم چھِ آسان واریاہ قٕسمٕکۍ ژور پانژھ کَلرٕک چھِ آسان مےٚ چھِ تِم کَلَر گَژھان خۄش یَتھ پَننِس پوشہِ چمنَس منٛز پَننِس اَتھ چمنَس منٛز سَجاوُن یہِ چھُ مےٚ واریاہ خۄش یا ہُہ چھُ کَلہٕ وِیوٚٹھ چھُ تَتھ تہِ چھُ واریاہ قٕسم ژور پانژھ قٕسم یِم چھِ مےٚ خۄش کَران گۄلاب گۄلاب پوش تہِ چھِ ژورو پانژو قٕسمو مےٚ چھِ گَژھان یِم رنگ بارٕنگی لاگٕنۍ خۄش پَننِس گَرس منٛز پَنُن گَرٕ سمبالنہٕ خٲطرٕ چھِ مےٚ یِم واریاہ اصل لَگان پَنٕنۍ پارک سجاوٕنۍ مَگر مےٚ چھُ پَننہِ شۄق خٲطرٕ وومُت مےٚ چھُ شوق گَژھان میٲنۍ پارک گٔژھ ٹھیٖک روزٕنۍ یہِ گٔژھ واریاہ اصل روزٕنۍ اَتھ گٔژھ نہٕ اَتھ پوشَس گٔژھ نہٕ کانہہ بیٚمٲرۍ لَگٕنۍ یہِ گوٚژھ سَرسَبٕز روزُن یہِ گوٚژھ تَرو تازہ روزُن یہِ گوٚژھ اصل روزُن مےٚ چھُ خۄش کَران یہِ پارک گٔژھ میانۍ اصل روزٕنۍ بیٚیہِ گٔژھ مےٚ مطلب کُنہِ جایہِ بوزٕ بہٕ پوشہِ نِہالہِ ہُند یہِ ناو بہٕ گٔژھٕس یہِ گۄڈٕنٮ۪تھ اَنٕنۍ یہِ گٔژھٕس بہٕ پَننہِ پارکہِ منٛز لاگٕنۍ پننِس یَتھ آنگنَس منٛز سجاوُن یہِ چھُ مےٚ واریاہ خۄش کَران بیاکھ چھُ یوسمن تھٔر سُہ چھُ مےٚ گَژھان خۄش لاگٕنۍ تَتھ لَنجہِ گُڑٲے وُڑٲے اصل پٲٹھۍ شیرُن یا بیاکھ چھُ سُہ کَلہٕ وِیوٚٹھ چھُ یا گُنڑی چھُ یا جافُر چھُ یا ہَمیشہٕ بہار چھُ یا گُلہِ آختاب مےٚ چھُ یِم واریاہ خۄش الگ الگ چمنَن منٛز گَژھان خۄش یہِ سَجاوُن یہِ گٔژھ مےٚ اصل پٲٹھۍ سَجُن یہِ گوژھ مےٚ اصل پٲٹھۍ روزُن اَتھ گَژھِ مےٚ واریاہ اصل یہِ مطلب نِہٲلۍ بَنٕنۍ یہِ گٔژھ مےٚ ٹھیٖک آسٕنۍ یہِ گٔژھ اصل آسٕنۍ یہِ گٔژھ مطلب واریاہ مطلب کیاہ ونہٕ بہٕ تۄہہِ یہِ گٔژھ اصل ٹھیٖک پٲٹھۍ آسٕنۍ یہِ پارک گٔژھ مےٚ دِل جانہٕ گَژھِ مےٚ اَمِچ یہِ خز مطلب خۄش کَرٕنۍ بیاکھ تہِ گوٚژھ یُن أمِس تہِ گوٚژھ خۄش گَژھُن اَتھ آنگنا مطلب پارکہِ منٛز بِہُن یہِ چھِ مےٚ خۄش کَران یہِ پارکہِ سٲنۍ مےٚ چھُ پَنُن لول یہِ مطلب دِل گَژھان خۄش سَکوٗن دود چھُ دِلہٕ پٮ۪ٹھ ژلان ییٚلہِ یہِ پارک پَنُن آسان پَنُن یہِ آنگُن چھُ پوشہِ آنگُن گَژھان خۄش کَران پَتہٕ اَگر حظ بہٕ گَژھٕ کٲنسہِ ہُنٛد گَرٕ بہٕ چھس پَننٮ۪ن یِمن ہمساین چھِ آسان یِمن چھس بہٕ وَنان میانہِ یَتھ پارکہِ تھٲے زیو ذۄن اَتھ ترٲے زیو صُبحن شامن سَگ یا پَننِس بَچس ونان اَتھ تھٲے زیو سَگ اَتھ تھٲے زیو مےٚ حظ چھُ سَکھ اَتھ خۄش کَران پارکہِ مَنٛز مطلب اَتھ لول بَرُن اَتھ سجاوُن شوٗب دار تھاوٕنۍ مطلب اصل پٲٹھۍ گٔژھِ مےٚ یہِ پارک روزٕنۍ تہٕ ٹھیٖک پٲٹھۍ خۄش چھےٚ مےٚ کَران یہِ پارک دِل چھِ مےٚ یِم پوش صبحن شامن چھس بہٕ یِمن پوشن کُن وٕچھان مےٚ چھُ دِل پَنُن خۄش کَران یِمن پوشن کُن نظر ترٛاونہٕ پَنُن آنگُن یہِ پوشہِ چمَن سجٲوِتھ مےٚ چھُ خۄش کَران یہِ پوشَن مےٚ چھِ دِلس پٮ۪ٹھ اگر بار آسہِ مےٚ چھُ ژلان دود ییٚلہِ بہٕ یِمن سۭتۍ کٲم چھس آسان کَران سَگ چھس ترٛاوان یا کھاد چھس ترٛاوان یا کیٚنٛہہ گُڑٲے چھسَس کَران اَتھ چھس ٹھیٖک کَران ہُہ صفٲیی وفٲیی چھس بہٕ اَتھ تھاوان مےٚ حظ چھِ دِلس منٛز سورُے ژَلان بہٕ چھس دَپان یہِ پارک گٔژھ مےٚ واریاہ ٹھیٖک روزٕنۍ اَتھ گَژھِ نہٕ مےٚ کانہہ تہِ یہِ بیٚمٲرۍ لَگٕنۍ پوش گوٚژھ مےٚ اصل روزُن یہِ گوٚژھ مےٚ ٹھیٖک روزُن یہِ گوٚژھ مےٚ اصل روزُن مےٚ حظ چھُ خۄش گَژھان اگر بہٕ کُنہِ تہِ جایہِ پوشُک ناو بہٕ چھس دَپان بہٕ اَنہٕ ہا یہِ تھاوہا بہٕ پَننِس آنگنَس منٛز پَنہِ پارکہِ منٛز پَننِس باغس منٛز سَجٲیِتھ بیٚیہِ کِس تہِ گٔژھ نہٕ لوگ خۄش گژھن مےٚ گَژھٕنۍ یہِ ہَر کٲنسہِ گَژھِ یہِ خۄش کَرٕنۍ یہِ پارک میٲنۍ چھےٚ أمۍ چھِ اصل بنٲومٕژ یہِ چھِ مےٚمطلب دِلس مےٚ چھِ پَننہِ شوقہٕ خٲطرٕ مےٚ چھُنہٕ کٲنسہِ ہٕندِ شوقہٕ خٲظرٕ یہِ پَنُن دِل روزان ٹھیٖک اَگر یہِ پارک ٹھیٖک روٗز مےٚ چھِ پَنُن دِل روزان ٹھیٖک مےٚ کٔر اصل کٲم مےٚ تھٲو یہِ پارک ٹھیٖک مےٚ چھُ کُنہِ گاڈنس منٛز چھُنہٕ مےٚ تیوٗتاہ ضروٗری گَژھن یوٗتاہ مےٚ پَننِس آنگنس منٛز یہِ گاڈن چھُ مےٚ باسان اصل اَتٮ۪ن بیہما بہٕ اَتٮ۪ن کَرہا بہٕ اَتھ کٲم بہٕ سجاوہا یہِ سمجاوہا پارک چھِ مےٚ خۄش واریاہ خۄش کَران ٹھیٖک چھِ مےٚ پارک کَران خۄش بِہُن اَتھ پارکہِ مَنٛز سجاوُن بیٚیہِ حظ چھُ مےٚ الگ الگ ییٚتہِ بہٕ بوزٕ پوشٮ۪ن ہُند ناو بہٕ اَنہا بہٕ سجاوہا یہِ پارک یہِ تھاوہا بہٕ ٹھیٖک یہِ گٔژھ مےٚ اصل روزُن مےٚ چھِ واریاہ خۄش کَران پوش گۄلاب پوش چھِ مطلب ژور پانژھ قٕسم بہٕ چھس تھاوان یِم پوش لٲگِتھ پَنٕنۍ یِم پوش گٔژھٕس بہٕ لاگٕنۍ سمبالٕنۍ سجاوٕنۍ پارک مےٚ چھُ واریاہ یہِ پارک واریاہ دِلہٕ جانہٕ چھس بہٕ یہِ سمبالان اَصل پٲٹھۍ بیٚیہِ